وۄنۍ ونہو تۄہہِ بہٕ کینٛہہ پانژَن یِمن اِنٹَرنیشنَل سِٹیٖزَن ہِنٛدۍ ناو یِم زن دُنیاہس منٛز چھِ گۄڈِنِچی چھِ سٲنی اکھ یُس کیپٹٕل چھِ سانہِ کَنٹرٛی سۭتۍ تَتھ چھِ دہلی ونان تہٕ یہ چھِ واریاہ اصٕل اۭں یہِ سِٹی چھِ یہِ واریاہ اصٕل اِنڈِیاہس منٛز چھِ مشہوٗر اَتھ چھِ اَتہِ چھِ واریاہ واریاہ جایہِ تہِ وٕچھنَس خٲطرٕ اَتہِ چھِ واریاہ ریٚلِجَس پٕلیسٕز ہر کٲ ہر کٲنٛسہِ خٲطرٕ مطلب ہر کُنہِ ریٚلِجَنَس خٲطرٕ تہٕ یہِ چھِ مےٚ اَمہِ موٗجوٗب زیادِ پہن خۄش کَران بیٛاکھ چھِ اِسلام آ با اِسلام آباد یۄس زن پاکِستانَس منٛز چھِ سٲنۍ ہمساے کَنٹرٛی یۄس چھِ أتھۍ منٛز چھِ یہِ سِٹی اکھ اَتھ چھِ ونان اِسلام آباد یہِ چھِ ڈٮ۪ولَپٕڈ سِٹی واریاہ اَصٕل چھِ یہِ یہِ چھِ واریاہ خوٗبصوٗرت اَتھ اَتہِ تہِ چھِ واریاہ واریاہ جایہِ چھے اَتہِ بیٚیہِ چھِ یہِ اَتہِ اِسلامِک پاپلیشن چھِ واریاہ سۄ پھٲلِتھ یہِ چھِ مےٚ واریاہ خۄش کَران یہِ چھِ واریاہ ڈٮ۪ولَپٕڈ سِٹی بیٛاکھ زَن چھِ یۄس ابوٗ دابی چھِ یَتھ منٛز زن بُرج خلیٖفہ تہِ چھُ یہِ چھِ دُبِیَس منٛز یہِ چھِ مےٚ واریاہ خۄش کَران اَتہِ چھِ واریاہ واریاہ تھٔز تھٔز بِلڈِنٛگ یِم زن دُنیاہس منٛز چھِ تہٕ یہِ چھِ مےٚ اَمہِ موٗجوٗب زیادٕ پہن خۄش کَران بیٛاکھ چھِ پیرِس یۄس زن فرٛانٛسَس منٛز چھِ تہٕ اَتہِ چھِ اَیفٕل ٹاوَر تہِ یُس زن واریاہ تھوٚد ٹاوَر چھِ بیٚیہِ خوٗبصوٗرت تہِ چھُ یہِ چھِ مےٚ واریاہ خۄش کَران تہٕ اَتہِ چھِ اَتہِ چھِ واریاہ واریاہ چیٖز وٕچھنَس خٲطرٕ تہِ اَتھٕ پیرِسَس منٛز یۄس ییٚتہِ زَن یہِ فرٛانٛسَس منٛز چھِ اَتہِ چھِ واریاہ واریاہ چیٖز تہِ وٕچھنہٕ خٲطرٕ آسان یہِ چھِ مےٚ واریاہ خۄش کَران بیٛاکھ چھِ یِتھَے کَنۍ وَنو تۄہہِ بہٕ بِیِس کُنہِ سِٹی ہُنٛد ناو یِتھ کَنۍ زن واشِنٛگٹَن چھِ یہِ چھِ یہِ چھُ یوٗ اٮ۪س اے یَس منٛز یہِ چھِ واریاہ اَصٕل سِٹی اَتہِ چھِ واریاہ واریاہ چیٖز چھِ اَتہِ وٕچھنہٕ خٲطرٕ یِم مطلب یِمن ہُنٛد شوق چھِ گژھان تہٕ یہِ چھِ یہِ تہِ چھِ اکھ ڈٮ۪ولَپٕڈ سِٹی تہٕ یہِ چھِ مےٚ واریاہ خۄش کَران تہٕ اَسہِ چھُ شوق تہِ اوکُن گژھنُک